سبتمبر زٕ ساس زٕ ہسا چھُ مےٚ بٔرٕتھ ڈیے اَرداہ جنؤری زٕ ساس زٕتوُہ سا کوٚر مےٚ خانٛدر ترٛووُہ ڈسمبر زٕ ساس کُنہٕ وُہ ہسا مۄکلو مےٚ ٹُویلتھ کَلاس پاس کٔرِتھ